وعلیکُم سلام آ اَکھ زٕ گاڑِ چھےٚ صُبَحس ییٖزِ دَہَن بَجَن تام یِم مۅکلَنَے پَتہٕ ییٚتہِ مےٚ چھِ زٕ ترٛےٚ کَران فون آ صُبَحس دَہَن بَجَن تام ییٖزِ زٕ ترٛےٚ نَفر ٲسی مےٚ کَران فون اَچھا اَچھا